اَسہِ حظ ٲسۍ واشِنٛگ مِشیٖن سیمسِنٛگ والؠن ہٕنٛز تِمو حظ دوٚپ تَمہِ ساتہٕ دوٚپُکھ یہِ چھُ واریاہ اَصٕل پروڈَکٹہٕ اَسہِ تہِ گوٚو تَمہِ ساتہٕ سۄ خۄش اَسہِ دوٚپ یِمو وُن یہِ چھُ واریاہ پروڈَکٹہٕ واریاہ اَصٕل پروڈَکٹہٕ تہٕ دوٚپُکھ یہِ چھِ آز سٲری نِوان یہِ چھُ آز سیمسنٛگ کَمپٔنی چھِ یِوان ماننہٕ یہِ چھُ اَصٕل پروڈَکٹہٕ تُہۍ نِیو یِہوے اَسہِ حظ اوس نہٕ سُہ بَکارٕے ییٚلہِ سۄ گرٕ واتنٲو سۄ کٔر پَتہٕ أسۍ یوٗز تہٕ اَسہِ حظ لٔگۍ تٔتھۍ منٛز پَلَو چھَلٕنۍ ییٚلہِ زٕ ژور رٮ۪تھ گٔے تہٕ تَتھ حظ گٔے پروبلِم سُہ اوس نہٕ پَتہٕ ڈرٛین گژھان کینٛہہ آب پتہٕ حظ کوٚر اَسہِ میکنِکس فون سُہ آو تٔمۍ تے دِژ یہِ تَتھ نظر سمبٲجِنۍ دوٚپُن اَتھ چھُ أنٛدرٕ کیٛاہ تانۍ کَٹ کَٹ اوسمُت گوٚمُت اَمہِ کِنۍ ٲسۍ نہٕ یہِ ڈرٛٮ۪ن گژھان کینٛہہ پَتہٕ حظ سَمبٲج تٔمۍ تہٕ سۄ چَلے پَتہٕ پَتہٕ حظ ٲسۍ أسۍ تَتھ منٛز پَلَو وَلَو چَلان بیٚیہِ رؠتھ کھَنٛڈ گوٚو تہٕ تَتھ گوٚو بیٚیہِ تی سۄ ٲسۍ نہٕ ڈرٛٮ۪ن گژھان کینٛہہ پَتہٕ حظ اوٚن اَسہِ سُہ میکنِک اَسہِ دوٚپُس یَتھ دِ بیٚیہِ نظر دوٚپُن اَتھ چھُ بیٚیہِ گوٚمُت تی تہٕ سَمبٲج تٔمۍ تہٕ پَتہٕ حظ گوٚو واریاہ کال تہٕ سۄ ٲسۍ نہٕ پَتہٕ یہِ چَلان کہِ ییٚلہِ تَتھ یہِ مِشیٖن ٲسۍ اوٚپُن گژھن سۄ ٲسۍ نہٕ پَتہٕ چَلان کینٛہہ پَتہٕ حظ اوٚن اَسہِ بیٚیہِ یہِ میکنِک آسہِ دوٚپُس اَتھ دِیِو نظر تٔمۍ حظ دِژ تَتھ نظر تہٕ ووٚن اَصلی یہِ چھُنہٕ پروڈَکٹہٕ اَصٕل کینٛہہ یُس اَصٕل پرٛوڈَکٹہٕ آسہِ سُہ چھُنہٕ ییٚتہِ لَٹہِ خراب گژھان کینٛہہ تہٕ اَسہِ دوٚپُس تِمو دوٚپ تَمہِ ساتہٕ چھِ واریاہ اَصٕل پرٛوڈَکٹہٕ خاص کَر سیمسنٛگ کَمپٔنی چھِ واریاہ اَصٕل پروڈَکٹہٕ تہٕ یِم چھِ نِوان اَز سٲری دوٚپُکھ یُس یِم کَمپٔنی یِم چھِ یِمن چھُ آسان تَمہِ ساتہٕ وَنُن یِم چھِ تَمہِ ساتہٕ پَنٕنہِ رۄپیہِ دہ زیننہٕ خٲطرٕ کینٛہہ تہِ وَنان تہٕ یِمن چھُ آسان وَنُن تَمہِ ساتہٕ تہٕ ہُہ تُہۍ چھِو ہُم تہٕ یہِ چھِ اَصٕل کَمپٔنی تۄہہِ چھُو أنمٕژ تُجمُژ چھو مَگر یہِ چھےٚ نہٕ اَصٕل کَمپٔنی کینٛہہ چیٖز گژھِ آسُن سُے یُس اَصٕل حظ آسہِ اَسہِ اَسہِ حظ ووٚن تِمَن آسہِ دوٚپُکھ ہُہ وَنۍ اوس پَگہہ اَسہِ دوٚپُکھ پَتہٕ دِمو دوٚپ تَمہِ ساتہٕ یہِ چھُ واریاہ اَصٕل پرٛوڈَکٹہٕ پَتہٕ حظ اوس سُہ یِتھٕے پٲٹھۍ تہٕ سۄ گٔے پَتہٕ خرابٕے سۄ حظ تھوٚو پَتہٕ أسۍ یِتھٕے پٲٹھۍ کوٗڑس ووٗڑَس پَتہٕ حظ أنۍ اَسہِ بَدل ایل جی والؠن ہٕنٛز یۄس ایل جی والؠن ہٕنٛز یہِ کَمپٔنی چھِ سۄ چھِ أسۍ وٕنکیٚن تہِ واشِنٛگ مِشیٖن چَلان سۄ چھِ واریاہ اَصٕل تَتھ گوٚو نہٕ ؤنیُک تام کِہیٖنۍ مگر أسۍ سیمسنٛگ والؠن ہٕنٛز یہِ واشِنٛگ مِشیٖن ٲسۍ تَتھ حظ ٲس واریاہ سُہ اوس تَتھ ٲسۍ واریاہ خرابی سۄ ٲس ؤلۍ تہِ ؤلۍ ؤلۍ تہِ ؤلۍ گژھان بِہِتھ بیٚیہِ اوس سُہ سۄ ڈرٛین تہِ اوس نہٕ گژھان کِہیٖنۍ سۄ ٲس آ آب ٲسۍ بَران تَتھ پَتہٕ ٲسۍ ہیٚوان ڈرین کَرُن سُہ اوس نہٕ گژھنٕے ٹوٹلی اوس نہٕ ڈرین گژھان میکنِک تہِ اوٚن پانٛژھِ شیٚیہِ لِٹ تہٕ تَتھ تٔمِس دوٚپُن یہِ چھُ ؤسِتھ پروڈَکٹہٕ بہٕ ہؠکہٕ نہٕ اَتھ کِہینۍ کٔرِتھ بہٕ چھُس پَنٕنۍ کِنۍ سَمبالان مَگر یہِ چھُ ؤلۍ تہِ ؤلۍ گژھان خراب تہٕ اَسہِ حظ أنۍ پَتہٕ ایل جی والؠن ہٕنٛز یہِ واشِنٛگ مِشیٖن سُہ حظ چھِ واریاہ اَصٕل تہٕ سۄ چھِ اَسہِ سۄ چھےٚ نہٕ اَسہِ ؤنیُک اَسہِ خراب گٔمٕژ کینٛہہ مگر تَتھ تہِ گٔے آز زٕ ترٛےٚ ؤری حظ گٔے تَتھ تہِ تہٕ سۄ چھےٚ نہٕ خراب گٔمٕژ کینٛہہ مگر یۄس یہِ اوس سمسایَن ہٕنٛز یہِ واشِنٛگ مِشیٖن ٲس تَتھ ٲسۍ واریاہ اِفیکٹہٕ سُہ اوس ؤلۍ تہِ ؤلۍ ؤلۍ تہِ ؤلۍ ؤلۍ تہِ وٲلۍ گژھان خراب پَتہٕ پَتہٕ حظ اَسہِ تہِ حظ آیہِ پَتہٕ تنٛگ اَسہِ تہِ حظ ژٕنۍ سۄ پَتہٕ ترٲوتھٕے اَسہِ آسَن پَتہٕ ایٚل جی والؠن ہٕنٛز واشِنٛگ مِشیٖن یۄس واریاہ اَصٕل چھِ البتہ سیمسنٛگ والؠن ہٕنٛز واشِنٛگ مِشیٖن گٔے آ نہٕ أسۍ پَتھ پَسنٛد کینٛہہ أسۍ حظ چھِ وۄنۍ ایل جی والؠن ہُنٛد اؠل جی کَمپٔنی یوٗز کَران نہ کہِ سیمسنٛگ کَمپٔنی